ییٚمہِ پروڈکٹٕچ مےٚ سپیچ وۄنۍ دِیُت تہٕ تمیِکۍ نیگیٹو فیچٲرٕس تہِ چھِ تمیِکۍ نیگیٹو فیچٲرٕس چھِ یہِ کہِ سُہ چھُ نہٕ ڈرے سکنس لگان کینٛہہ ڈرے سِکِن چھُ سُہ ڈمیج کران سہُ چھُ ڈرے سِکنس پٮ۪ٹھ پھٕٹن اس لیے چھُ تمیُک یہِ نیگیٹو تمہِ خٲطرٕ چھُ یہِ نیگیٹو تہٕ بٖییٚہِ چھُ تمیُک بیاکھ تہِ بیاکھ تہِ سایڈ اِفیکٹ سُہ چھِ نہٕ لگان زیا مطلب زیادٕ اگر تتھ پٮ۪ٹھ فکسر دباوو سُہ چھُ ہیٚکان تمہِ پٮ۪ٹھ بتھہِ پٮ۪ٹھ ختٕم گژھتھ تتھ چھُ فکسر پٮ۪وان واریاہ کم یوز کرُن پرایمر ورٲے تہِ چھُ نہٕ سُہ ہیٚکان زیادٕ ٹایمس ٹِکتھ کینٛہہ پرایمر چھُ تتھ تھپھ کران اگر نے پرایمر تتھ کٔرِتھ آسہِ پرایمر ورٲے چھُنہٕ سُہ کُنی لگن اس لیے تتھ چھُ پرایمر ضروٗری یہِ تہِ چھُ تمیُک بیاکھ کیاہ چھِ بیاکھ چھُ تمیُک سُہ چھُ نہٕ یہِ لگان ڈرے سِکِن یپٲرۍ یپٲرۍ آسہِ تپٲرۍ تپٲرۍ چھُ سُہ پھٹن باقٕے یۄس ہان آسہِ تتھ پٮ۪ٹھ چھُ سُہ چپکان تہٕ فکسر باقٕے چیز کمپیکٹ گوٚژھ تتھ ضروری لرِ آسُن یِم باکھ بیاکھ کانٛہہ پروڈکٹ چھُ لیٚکمیُک تتھ چھُنہٕ لگان کمپیکٹ اگر نہٕ آسہِ تتھ چھُنہٕ ضروٗری کینٛہہ اتھ چھُ کمپیکٹ ضروٗری سۭتۍ تھاوُن تہٕ بڈس تہِ چھِنہٕ اتھ سۭتۍ آسان کینٛہہ اس لیے اتھ چھ بڈٕس تہِ پٮ۪وان انٕنۍ بڈسو موٗجوب تہِ چھُ چھُنہٕ یہِ ٹھیٖک کینٛہہ یِم چھِ امیِکۍ نیگیٹو فیچٲرٕس یِم مےٚ ونکٮ۪ن ؤنۍ یِم تہِ چھِ اتھ یِم کازز تہِ چھِ اتھ تہٕ زیاد ساروٕے کھۄتہٕ زیادٕ کاز چھُ اتھ یہے یُس مےٚ وُنۍ تۄہہِ ایٚکٕسپلین کوٚر یہِ چھُ نہٕ ڈرے سِکنس لگان کینٛہہ ڈرے سِکنس چھُ یہِ ڈمیج کران اسی لیے ڈرے سِکنس پٮ۪ٹھ بہٕ چھس یہِ تہِ ونان کہِ ڈرے سِکنس پٮ۪ٹھ گژھہِ نہٕ یہِ ایٚپلے کرُن کینٛہہ ڈرے سِکنس چھُ یہِ ڈمیج کران اس لیے یِمن ڈرے سِکن آسہِ تِم ہیٚکن نہٕ یہِ یوٗز کٔرِتھ کینٛہہ مارس ایچ ڈی ہیٚکن نہٕ تِم یوٗز کٔرِتھ کینٛہہ تِم ہیٚکن باقٕے کانٛہہ پروڈکٹ یوٗز کٔرِتھ یِم یتھ تِم گۄڈنیتھٕے ہیٚکان وٕچھِتھ کاز کہِ یہِ چھا ڈرے سِکنس لگان کِنہٕ نہ ڈرے سکنہٕ خٲطرٕ تہِ چھِ واریاہ پروڈکٹٕس آز چھُ پرٮ۪تھ کانٛہہ میکپ پروڈکٹ ایٚولیبٕل سانہِ خٲطرٕ ڈرے سِکِن آسہِ کانٛہہ تہِ سِکِن آسہِ آل سِکنز یِم تہِ سِکن مطلب چھِ کٲنٛسہِ چھُ ڈرے چھُ اویلی چھُ وٹ ایٚور باقٕے کانٛہہ سِکِن چھِ تمہِ خٲطرٕ چھِ پروڈکٹس آز ایویلیبٕل تِم ہیٚکن باقٕے کانٛہہ پروڈکٹ یوز کٔرِتھ اس لیے یہِ چھُ نہٕ ڈرے سکنس لگان کینٛہہ ڈرے سِکنس چھُ یہِ ڈمیج کرن ساروٕے کھۄتہٕ بوٚڑ کاز چھُ اتھ یُہے نۄقصان واتناوان یہِ چھُ ڈرے سِکنس ڈمیج کرن اس لیے ڈرے سکِن وٲلۍ گژھن نہٕ یہِ متھٕنۍ کینٛہہ مارچ ایچ ڈی گژھن نہٕ ڈرے سِکن وٲلۍ متھٕنۍ کینٛہہ